وعلیکُم اَلسَلام اَلسَلام علیکُم اہن حظ آ ؤنِو حظ

کِہیٖنۍ نہٕ

تۄہہِ چھوا تمٔۍ سٕنٛدے ایٚکارڈِنٛگ سُہ اوٚنمُت کنہٕ نَہ تۄہہِ چھو بیٚیہِ کیٚنٛہہ بَدَل أڑۍ چھِ آسان تِم تِم چھِنہٕ ہیٚکان باقٕے کیٚنٛہہ چیٖز کھیٚتھ کیٚنٛہہ یہِ چھُ آسان سٕپیٚسِفِک کانٛہہ فوڈ تِمَن تۄہہِ چھو تِمن سُے دیٛتمُت

آ کہٕ سۄ کیٹ کۄس چھِ

آ اۭں اَکھ چھُ آسان تِمن سُہ فوڈ چھُ آسان تِمن می او پٔرشین کِٹی کیٹ ڈرٛاے فوڈ چھُ آسان سُے چھُ آسان آ سُہ چھُ سُہ ژور ہتھ گرٛام وول آچھا آچھا ٹھیٖک بیٛاکھ چھو وسکیس جوٗنیر سُہ مَدَر کیٹِک ٲں تہٕ بیٚیہِ کِٹنُک آسان کنہٕ نَہ سُہ چھو نہٕ می او وُک چھو تۄہہِ می او آچھا آچھا ٹھیٖک ٹھیٖک آ یہِ تہِ چھُ ٹھیٖکھٕے یم چھ یہٲے یمٔے مَنٛزٕ یمن گَژھان یہِ چھُ مےٚ آے واریاہ یہِ چھُنہٕ تُہنٛدُے یوت کیس یہِ آے مےٚ بیٚیہِ وُنٛکیٚس چھُے کیٚتھام آسہِ یمن کیٚنٛہہ تہٕ

آ آ أمِس ما چھُ زُکام وُکام رَنِنٛگ نوز یا کیٚنٛہہ آچھا آچھا ٹھیٖک ٹھیٖک آ ادٕ تُہۍ ہیٚکہِ ہوٗن سۄ یور تہِ ہاونٲیِتھ بہٕ کَرَکھ چیٚک اَپ وغیرہ تہٕ تَمے ایٚکارڈِنٛگ وُچھو کیٛاہ دلیٖل چھِ أمِس تہٕ کیٚنٛہہ ما آسہِ فٕلو وغیرہ آسان یا مَنٛز چھُ یمن پیٚوان اِنجیٚکشن ونجیٚکشن تہِ کَرُن کُنہ وزۍ یہِ ما چھ ووٚمیٚٹ وغیرہ کران واپس کۭژاہ آیس دۄہس جٔرکہٕ ؤرکہٕ ما لگان أمِس چھِ نا تِم یوان سُہ آچھا آچھا ٹھیٖک تِم چیٖز چھِنہٕ گَژھان کیٚنٛہہ آچھا آچھا تۄہہِ ما چھو بیٚیہِ کانٛہہ کیٹ اَتہِ یا ہوٗن یا کانٛہہ آچھا یہِ چھو تۄہہِ گۄڈٕنِچ ٹھیٖک ٹھیٖک تُہۍ چھو ونان أمس چھِ وۄنۍ اُلٹیی یٲژ آچھا آچھا آچھا آچھا ٹھیٖک تُہۍ ہٲیہوٗن یور تُہۍ أنۍ ہوٗن یہِ یُکُن بہٕ دمہٕ نظر وظر کیٚنٛہہ ما دلیٖل چھیٚس اُلٹی وُلٹی چھِ آسان بیٚیہِ وُنٛکیٚس فٕلوٗ تہِ یمن ہُنٛد تہٕ اُسی ایٚکارڈنٛگلی دمو بہٕ تۄہہِ ٹھیٖک چھا حظ وعلیکُم